أزِک یِم لُکھ چھِ یِم چھِ واریاہ کشمیٖری لینٛگویج رِلیٹِڈ چھِ واریاہ یِم چیلینٛجِز فیس کَران أزکِس اِنسانَس أز أزکٮ۪ن لُکَن چھُنہٕ نہ چھُ وۄتھان یِمَن کَشمیٖری نہَ چھُکھ تَگان لیٚکُھن بوٗلِتھ مہَ ہیٚکَان تھوڑا بہت مگر وۄتھان چھُنہٕ یِمَن اَنٛد ہیٚتھٕے کِہِیٖنۍ نہَ چھِ یِم لیٚکھِتھ ہیٚکان امیُک یُس وَجہَ چھُ سُہ چھُ یی زِ آز چھُنہٕ اِنسان اُکُن زیادٕ دھیان دِوان کِہِیٖنۍ أزکِس بَچَس چھِ بَچپَن پیٚٹھے یُہے یِوان گۄڈٕنیٚتھ یہِ گایِڈ کَرنہ ژےٚ چھیے نہٕ کَشمیٖری وَنُن کینٛہہ سُہ چھُ یِوان مَطلَب ڈایوٲٹ کَران امہِ لینٛگوینٛج نِش آز چھِ آسان مٲلِس ماجہِ یِہے کوٗشِش سون بَچہِ گَژھِ نہٕ گٲشُر تکیازِ امس چھ باسان سُہ ہَکارَت ہِش اگر سون بَچہِ کٲشِر پٲٹھۍ کتھ کَرِ ییٚلہِ بَڑٮ۪ن بَڑٮ۪ن سُکوٗلَن مَنٛز چھِ ییٚلہِ سُکوٗل یِم چھِ تَوے تراوان أزِک پیرنٹ سُکول یِمَن پَننٮ۪ن بَچَن بَڑٮ۪ن سُکوٗلَن مِشنری سُکولَن تاکہِ یِم گَژھَن نہٕ کَشمیٖری بولٕنۍ کِہیٖنۍ تَتہِ چھُ مین گۄڈٕنیُکٕے آسان سُکوٗلَن مَنٛز چھِ کَشمیٖری لینٛگویج ہُنٛد کَنسیٚپٹَے ختم تَتہِ چھِنہٕ یِمَن دِوان بولنے کَشمیٖری لینٛگویج یُس مول موج چھُ گَرِ وَنہِ وٕچھ ہَو سُکوٗلَن ہُنٛد تراو ہو أتی مگر ییٚلہِ گَرِ اوس گَرِ چھُ آز تیُتھ ماحول گَرِ چھُنہٕ یِوان کٲشُر بولنہٕ بَچَس کِہِیٖنۍ یمہِ سۭتۍ امس بَچہِ امس چھَنہٕ آسان پَیی پَتہٕ کَشمیٖری لینٛگویج ہٕنٛز کینٛہہ نہَ چھُس تَگان لیٚکھنٕے نہَ چھُس تَگان وۄتھٲنی تکیاز ییٚلہِ نہٕ امس گَرِ تہِ کٲشُر کوٚرکھٕے مول موج چھُ چاہے سُہ اَن پَڑھ مول موج تہٕ ٲستن مگر سُہ تہِ چھُ کَران کوٗشِش میون بَچہِ گَژھِ نہٕ کٲشُر بولُن کِہِیٖنۍ تکیاز أمِس چھُ باسان یہِ عجیٖب أمِس چھُ باسان ہاے میٲنٛۍ شُرۍ ہیٚوچھٕے نہٕ زَہرہ کینٛہہ یور یتھ فیٖلڈَس مَنٛز تہِ اِنسان گَژھِ سُکوٗل کالجَن تَتہِ چھُ پرٮ۪تھ کانٛہہ چھُ پرٮ۪فَر کَران کٲشُر مہَ کٔرِو کِہِیٖنۍ تکیاز آز چھُ باسان عجیٖب امے سۭتۍ چھِ لُکھ یِم چھِ دۄہ کھۄتہِ دۄہ دۄہ کھۄتہِ دۄہ پَننہِ لینٛگویج نِش دوٗر گَژھان پَتہٕ چھُ نہٕ یِمَن نہَ چھُکھ وۄتھٲنی نہَ چھِکھ ہیٚکان یِم پٔرتھٕے یِم چھِ باقیَن ہٕنٛز لینٛگویج ایٚڈاپٹ کَران پَنٕنۍ لینٛگویج یۄس چھِ سۄ چھِنہٕ یِم سۄ چھِ یِم تراوان أتی تکیازِ سۄ چھِ یِمَن اِنسلٹ فیٖل گَژھان یِم چھِنہٕ تَوے مول ییٚلہِ مٲلِس ماجے گۄڈٕنیٚتھ یِہے کوٗشِش روٗز سون بَچہِ گَژھِ نہٕ کٲشُر کَرُن کینٛہہ بَچَس چھُنہٕ پَتہٕ خَطہے روزان کِہیٖنۍ یِم چھِ سُکولہٕ سُکول تہِ تراوان یِمَن تَوے تٔتھۍ سُکوٗلَس ییٚتہِ نہٕ یِمَن کٲشُر گۄڈٕنیٚتھ بولنہ آز کیاز چھِ گورمیٚنٹ سُکول یِوان ایٚوایِڈ کَرنہٕ سُہ چھُ مین ریٖزَن چھُ یُہے تکیازِ گورمیٚنٹ سُکولٕکۍ یِم بَچہٕ چھِ تِم چھِ کٲشِر پٲٹھۍ کتھ کَران تٔمس بِچٲرِس چھ پَتہٕ پرٮ۪تھ کانٛہہ ہَکارَت نَظرِ وٕچھان تَوے چھُ مول موج کوٗشِش کَران سون بَچہِ گَژھِ نہٕ کرُن گورمیٚنٹ سُکولَس مَنٛز پَرُن کِہیٖنۍ تاکہِ یہِ گَژھ نہٕ کٲشُر کَرُن کِہیٖنۍ یُہے چھُ مین ریٖزَن یمہِ سۭتۍ کَشمیٖری لینٛگویج دۄہہ کھۄتہٕ دۄہ دۄہ کھۄتہٕ دۄہ کَم چھِ گَژھان